یُس مےٚ اوترٕ پاپایا سٕکرب اوس اوٚنمُت مےٚ سا گوٚو تَمہِ سۭتۍ بُتھ واریاہ خراب مےٚ دۄد بُتھ تمہِ سۭتۍ مےٚ پیٚیہِ واریاہ زیادٕ تَمہِ خٲطرٕ پَتہٕ گٔیَس بہٕ ڈاکٹَرَس مےٚ لٔگۍ واریاہ پونٛسہٕ پَتہٕ بٕتھِس وُنہِ تہِ چھےٚ نہٕ مےٚ فَرَق گژھان کِہیٖنۍ نہٕ بہٕ ٲسٕس مَتھان پَتہٕ باقٕے دَوا مگر مےٚ گٔے نہٕ فَرقٕے امہِ برونٛہہ ٲس نہٕ بہٕ زٕہنۍ یہِ کَران پَتہٕ ووٚن مےٚ أکہِ ویسہِ دوٚپُن ژٕ ان تَے یِتھ پٲٹھۍ سٕکراب ژےٚ ژَلنٕی یِم ٹین وین پَتہٕ اوٚن مےٚ مگر یِتیُھے مےٚ سُہ موٚتھ مےٚ گٔے رِیَکشَن تَمہِ پَتہٕ دوٚد مےٚ بُتھ مےٚ دوٚد سورُے بُتھ ییٚلہِ مےٚ دوٚد پَتہٕ گٔیس بہٕ ڈاکٹرَس سِکنہٕ کِس ڈاکٹَرَس تٔمۍ تھوٚو مےٚ دَوا وٕنکیٚن تہِ چھَس بہٕ سُہ دوا مَتھان بہٕ چھَس اِستعمال کَران سُہ دَوا مگر مےٚ چھےٚ نہٕ وٕنہِ تہِ تیٖژاہ فرق یِوان برابر کہیٖنۍ نہٕ وۄنۍ چھَس بہٕ دَپان کہِ یِتھۍ آرڈَر مہٕ کٔرِو تیٚلہِ یِم چیٖز مہٕ کٕنوٕے تُہۍ تیٚلہِ یمہِ سۭتۍ أکِس اِنسانَس تکلیٖف واتہِ آز لٔج اَگَر سُہ ڈاین ہَتَن آو تَمہِ وِزِ پَپایا سٕکرب مےٚ لٲگۍ تَمہِ پَتہٕ پانٛژھ دَہ ساس رۄپیہِ لٔگۍ مےٚ بٕتھِس مےٚ چھےٚ نہٕ وٕنہِ تہِ اَکھ تہِ فرقٕے گژھان بہٕ چھَس یِمَن گُزٲرِش کران یِتھ پرٛوڈَکٹ مہ سا کٔڑوٕے تُہۍ بازر کیازکہِ ییٚمہِ سۭتۍ چھُ نۄقصان حظ واریاہ گژھان